ہاں بَڈگامہِ چھِ واریاہ لوکَل ٹرٛانسپوٹیشَن سوموز چھےٚ بَس چھےٚ ایل پی چھےٚ بایکٕز چھےٚ رِکشا چھِ ییٚتہِ چھِ یِم سارے یِم چھِ کیٛاہ چھِ اَتھ وَنان یِم سارے ٹرٛانَسپوٹ چھِ ییٚتہِ اٮ۪ویلیبٕل یہِ چھِ واریاہ اَصٕل فیسَلٹی یوٚت اِنسانَس گَژھُن آسہِ چھُز سریٖنگر آسہِ گَژھُن سومو یا ہٮ۪کو أسۍ تَتھ منٛز ہٮ۪کو أسۍ گٔژھِتھ یا مطلب کُنہِ ڈِسٹرکَس آسہِ گژھُن ہیوٚر آسہِ گژھُن سومو چھُ آسان لٔگِتھ مطلب کہِ اَصٕل پٲٹھۍ چھِ أسۍ ہٮ۪کان ٹرٛیوٕل کٔرِتھ کٕہۭنۍ پَریشٲنی چھَنہٕ اَتھ منٛز اَسہِ کِہیٖنۍ ٹرٛانَسپوٹ فیسَلٹی چھےٚ واریاہ اَصٕل بَڈگٲمِس منٛز